باقٕے ٲں یِم زَن مذہب چھِ یِم زَن مےٚ ٲں فیسِنیٹ کَران چھِ تَتھ منٛز چھُ یِوان سِکھ اِزٕم مےٚ چھُ یہِ ہیٚچھمُت سِکھ اِزم نِش یِہٲے کہِ تِمَن منٛز چھِ بھایی چارہ اصٕل تِم چھِ اَکھ أکِس مَدَد کَران تہٕ تِمَن ہنٛز یِم ٹیٖچِنٛگٕز چھِ تِم چھِ بَرابَر تِتھے پٲٹھۍ رَلان یِم زَن اِسلامَس منٛز چھِ ٲں باقٕے فیٚسٹِوَلٕز سیٚلِبرٛیٹ یِتھ کٔنۍ چھُس نہٕ بہٕ کَران کٕہٲنۍ تہِ سیٚلِبرٛیٹ ٲں یِم زَن باقٕے ریٚلِجَنَن ہنٛدۍ یِم چھِ فیٚسٹِول